گارڈنِنٛگ ہُنٛد شوق اوٗس مےٚ لَکچار پٮ۪ٹھَے میٲنِس گَھرَس منٛز ہَسا چھِ مےٚ وَرٲے میٲنِس فادرَس گارڈنِنٛگ ہُنٛد واریاہ شوق سُہ ہَسا أسۍ ہَسا چھِ یہِ اصٕل پٲٹھۍ شوقہٕ سان کَران یہِ گارڈنِنٛگ